وعلیکُم سَلام

دُعا آ ؤنِو

تۄہہِ تۄہہِ کوٚت کوٚت چھُ یُن

ڈل لیک چھُ مانسبل لیک چھُ گانٛدل

اَتہِ چھِ وارِیاہ جایہِ اَپٲرۍ گانٛدربلس منٛز سریٖنگرس منٛز مانسبل لیک تہِ چھُ اَچھا ٹایِمس پٮ۪ٹھ کۭتِس ٹایِمس اَچھا ٹھیٖک تُہۍ کۭتیٛاہ یِم چھُو نفر کۭتیٛاہ چھُو دَہن دۄہن

اَدٕ سُہ گژھٮ۪و تۅہہِ لگ بگ رۄپیس لچھ تام ڈۄڈ لچھ تام آ ایکامڈیٚشن وٮ۪کامڈیٚشن سٲلِم سٲلِم اٮ۪کامڈیٚشن آ اٮ۪کامڈیٚشن ڈلس منٛز چھِ سۄنہٕ مرٕگ یِوان اتھ منٛز چھِ واٹر فال یِوان ییٚتہِ یِم سۄنہٕ مرگہٕ چھِ اَصٕل ڈیسٹِنیٚشن سۅ چھِ ٹیٛوٗرسٹہٕ پُلیس اَصٕل آ ہیوٚر کُن چھُ تَتہِ شیٖن ٹرٛیکِنٛگ کَرٕنۍ شیٖن یہِ چھِ نِشاط گارڈٕن چھُ تَتہِ تتہِ چھِ وارِیاہ شالیمار چھےٚ سورُے کیٚنٛہہ چھُ

ولہٕ سُہ حظ چھُو تۅہہِ تتھۍ منٛز سٲلِم گۅڈنٮ۪تھٕے گھنٹیٖس گھنٹس منٛز نہَ اَنان راوُنٛڈ کٔرِتھ ٹھیٖک چھُ